گۄڈنیُک پروڈکٹ یُس تۄہہِ سوٗزیووٕ سُہ ہَسا اوس واریاہ اَصٕل تمِچ کالٹی تمِکۍ فیٖچٲرٕس ہسا ٲسۍ واریاہ اَصٕل تِم ہَسا ٲسۍ ایز پٔر ماے سٹیٹس ایز پر ماے لٮ۪وَل ایز پر ماے وِش مگر یُس تۄہہِ ونۍ دٔیِم پروڈَکٹ دٔیِم پروڈَکٹ اوس مےٚ آرڈَر کوٚرمُت اِیَر فون ہیڈ فون حظ اوس مےٚ یہِ آرڈَر کوٚرمُت وایر لٮ۪س وول مگر ییٚلہِ مےٚ نِش ونۍ آرڈَر ووت ییٚلہِ مےٚ ونۍ آرڈَر ووت آز آز چھُس بہٕ آرڈَر رَٹَان سُہ آرڈَر ییٚلہِ بہٕ کھولَان چھُس گَر مےٚ ہَسا چھُ آرڈَر ووتمُت تَتھ چھُ وَیٲڈ یعنی تَتھ چھِ تار لٲگِتھ تَتھ حظ چھِ تَتھ أکِس اِیر فونَس تار لٲگِتھ مگر آرڈَر اوس مےٚ کوٚرمُت مےٚ اوس کوٚرمُت وایر لیٚس یعنی اِیَر بڈ وول اِیر فون اوس مےٚ آرڈَر کوٚرمُت بہٕ چھُس ونۍ گُزٲرِش کَرا ن مہربٲنی کٔرِتھ کٔرۍ تَو یہِ بہٕ سُے بہٕ کَرٕ یہِ کہ آرڈَر وَنۍ واپَس کینسل تہٕ یہِ رٔٹِو تُہۍ مےٚ یا کٔرِو مےٚ پونٛسہٕ رِفنٛڈ تہٕ یا سوٗزِو مےٚ پَننُے پروڈَکٹ یُس مےٚ آرڈَر چھُ کوٚرمُت تَمے حِساب بَرابر سوٗزِو مےٚ ڈِٹو سُے آرڈَر بہٕ نہ حظ چھس نہٕ خۄش تُہنٛدِ یتھ سٔروِس سۭتۍ وٕنکیٮٚس کیٚنٛہہ باقٕے وَسلام